مےٚ حظ چھ کأشِر پأٹھۍ کیٚنٛہہ پرٮ۪ژھہٕ واریاہ فیورِٹ یِم زن أسۍ عام طور پننہِ زِنٛدگی منٛز ونان چھ مِثال کے طور پر یس زن اکھ پرٮ۪ژھ چھ مےٚ واریاہ فیورِٹ تاپس پتہٕ پتہٕ کاکس کاک تاپس پتہٕ پتہٕ کاکس کاکھ شہلِس وأتِتھ کُس گوٚو باک یُس ہسا گوٚو ژھاے یُس ہسا اَسہِ پنٔنۍ ژھاے چھ ییٚلہِ أسۍ تاپس چھ واتان سۄ چھ اَسہِ سۭتۍ پکان آسان أسۍ چھ شہلِس وَسان سۄ تہِ ہسا چھ غأب گژھان مطلب قٔصہٕ گو صاف تَتہِ نہٕ سا چھنہٕ زن کہیٖنۍ آسان یہِ حظ چھ مےٚ واریاہ فیورِٹ یہِ چھ اَسہِ کٔشیٖرِ منٛز فیمس تہِ واریاہ یپأرۍ أسۍ مطلب یتھ أسۍ کتھ کرو یِمن سۭتۍ چھ شُرۍ خۄش تہِ گژھان یا یِم ونان ونان یِم پرٮ۪ژھہٕ وٮ۪ژھہٕ ونان ونان چھ أسۍ خۄش تہِ گژھان یِمو سۭتۍ چھ اَسہِ تھوڑا کیٚنٛہہ اہمیت تہِ حأصِل